اَگرٔے أسۍ کَتھ کَرو کیمرا ہن آز چھِ ڈِفریٚنٛٹہٕ ڈِفریٚنٛٹہٕ کیمرا سٕنیپ چیٹ چھُ تَتھ منٛز ہیٚکو أسۍ فوٹو تہِ بَدَل بَدَل ٲں تُلِتھ فِلٹَر تہِ أنِتھ پٔتۍ کِنۍ ہیٚکہٕ ہوس اموجیٖز تہِ تھٲیِتھ نٔے نٔے فِلٹَر اَنو نٔے نٔے ہُم کھاڈٕ ہوس مۄہنیٛو تہِ ہیٚکہٕ ہوس کھٲڈِتھ ہار ہیٚکہٕ ہوس لٲگِتھ ایٚڈِٹ ہیٚکہٕ ہوس کٔرِتھ واریاہ زیادٕ باقٕے کیمرا تہِ چھِ آسان اِنَسٹاگرٛامَس پٮ۪ٹھ چھِ نٔے کیمرا مےٚ مگر سٕنیپ چیٹَس پٮ۪ٹھ چھِ أسۍ زیادٕ فِلٹَر وِلٹَر سورُے یوٗز گَژھان